ہٮ۪لو السلام علیکُم ٹھیٖک چھُو حظ اہن حظ ٹھیٖک اَصٕل پٲٹھۍ حظ تُہۍ چھُو حظ گَرِ سٲری ٹھیٖک بہٕ حظ چھَس مےٚ حظ چھِ ناو رِہانہ بہٕ حظ چھَس روزان حظ کٮ۪پسَن حظ چھَس بہٕ روزان تُہۍ چھُو حظ یاسمیٖنہ یاسمیٖنہ چھُو نہٕ حظ تُہۍ مےٚ حظ دیُت یہِ ماستٕر بیٚنہِ حظ اِقرا چھُ تٔمِس ناو اَہَن حظ تُہۍ چھُو نہٕ حظ روزان ییٚتہِ شریٖف کٔنۍ پورِ مےٚ حظ اوس کھَسُن ٹرٛٮ۪کِنٛگ پٮ۪ٹھٕ ہور یور حظ ہُتہِ چھِ نہٕ حظ زِیارتَس پٮ۪ٹھ آ تَپٲرۍ جنٛگلو مٔنٛزۍ یہِ مےٚ حظ چھِنہٕ تَپٲرۍ وَتھ حظ پَتَہ کِہیٖنۍ مےٚ دوٚپ تۄہہِ آسیو پَتَہ تُہۍ چھُو روزان تَتھ نزدیٖک تیٚلہِ حظ یِمو بہٕ صُبحَس اَگر تُہۍ مےٚ ہٮ۪لٕپ کٔرِو

نَہ مےٚ چھُ ہُتھَے پٲٹھۍ یُن پَیدٔلۍ بہٕ وٕچھ ہا مطلب سورُے اَپٲرۍ حظ

اہن حظ اہن حظ بہٕ حظ بہٕ حظ یِمہو تیٚلہِ صُبحَس صُبحَس ییٖیِو حظ تیٚلہِ مےٚ سۭتۍ بہٕ حظ چھَس پانہٕ روزان یور کٮ۪پسُن حظ بہٕ حظ چھَس کھٔژمٕژ واریاہَن یِم مطلب مےٚ چھِ گژھان واریاہ خۄش ہُتھ پٲٹھۍ اَگر بہٕ گژھٕ جنٛگلہٕ مٔنٛزۍ سَفرَس اِنسان چھِ واریاہ کیٚنٛہہ وٕچھان تِتھ پٲٹھۍ واریاہ کیٚنٛہہ شوق آ وۄنۍ چھُ مےٚ شوق اَہَن حظ واریاہ سیٖنری حظ تَپٲرۍ دَپان بوٗزُم یِتھَے پٲٹھۍ وۄنۍ بہٕ ٲسٕس وَنان گژھِ مےٚ نَفَر میلُن ییٚمِس مطلب پَتَہ آسہِ آچھا آچھا اہن حظ دَپان تَتہِ چھُ نیوٗل سُہ پٮ۪ٹھٕ تَتھ چھُ سُہ آ آ آ آ اَہَن حظ اَہَن حظ وٕچھُم وٕچھمُت چھُم یِتھَے پٲٹھۍ حظ یہِ فوٹوَس پٮ۪ٹھ آ ہُتھ پٲٹھۍ چھِنہٕ بہٕ کھٔژمٕژ کِہیٖنۍ نہٕ اَہَن حظ وَل حظ وٕچھو خۄدا صٲب کیٛاہ کَرِ صُبحَس اہن حظ صُبحَس کَر بہٕ تیٚلہِ کال تُہۍ ییٖوٕ حظ تیٚلہِ مےٚ سۭتۍ آد حظ ٹھیٖک حظ چھِ میون نَمبَر حظ تھٲیزیو تُہۍ سیو ہَہ آدٕ حظ السلام علیکُم